یُس بِزنِس سَپوٹ ییٚتہِ بڈگٲمِس ؤنکیٚس کرنہٕ چھُ یِوان سُہ چھُ یِہوے یِوان کرنہٕ کہِ دفتر چھِ آمٕتۍ کھولنہٕ اٮ۪گرِکَلچر ڈِپاٹمینٹ چھ آمُت کھولنہٕ کہِ اٮ۪گرِکَلچر یِم فارمَر چھُ یِمَن کَرو سَپوٹ سَپوٹ کَمہِ لِہازٕ چھُ یِمَن مِلان فار اٮ۪کزامپٔل أکِس زٔمیٖن دار بٲیِس اَگر کانہہ تہِ فَصٕل آسہِ وَوُن آسہِ ؤنکیٚس چھُ اٮ۪گرِکَلچر ڈِپاٹمینٹ چھِ یِمو کھوٗلمٕتۍ گورمینٹَن تَتہِ چھِ مُہَیا سَپلاے سَپلاے سٔٹورَن منٛز مُہیا کم کم سَپلاے چھِ تَتہِ موٗجوٗد ؤنکیٚس سٔٹورَن منٛز دالہٕ چھِ تِلہٕ گۄگُل بیول چھُ ؤنکیٚس وَوان خلق سُہ چھُ تَتہِ موٗجوٗد لُکَن ہٕندۍ آسٲہِش خٲطرٕ تھوومُت تَتھ چھِ سَبسِڈی مِلان یا یِتھٕے کَنیتھ مُجہِ بیول چھِ دِوان تَتھ چھِ سَبسِڈی مِلان ہاکہٕ بیول چھِ دِوان تَتھ چھِ سَبسِڈی مِلان ٲلوٕ بیول چھُ دوان تَتھ چھِ سَبسِڈی بیٚیہِ چھُ آسان سُہ ہایبرڈ وانگَن بیول چھُ دِوان تَتھ چھُ سَبسِڈی مِلان یا یِتھے کَنیتھ فٔل گوٗبی بیول چھِ دِوان تَتھ چھِ سَبسِڈی مِلان بَند گوبی چھُ یِتھے کَنیتھ یا باقٕے باقٕے ویرایٹی چھِ رُہَن چھُ دِوان پران چھُ دِوان یِتھے کَنیتھ مُجہِ چھِ دِوان گۄگجہِ بیول ہایبرڈ گۄگجہِ بیول چھِ دِوان یِم چھِ اَسہِ بیٚیہِ چھِ ایٚمہِ وغٲر کیٚنہہ فیسلٹی یِمَو تھاومَژٕ کہِ یِم چھِ دِوان اَسہِ گریٖن ہاوُس گریٖن ہاوُس چھِ یِم اَمہِ خٲطرٕ دِوان کہِ وَندَس چھِ آسان ییٚتہِ شیٖن یہِ چھِ اَسہِ سٔٹورَس منٛز سَپلاے آسان مُہِم بہٕ تَتھ تَتھ چھِ آسان یہِ سَبسِڈی وَندَس چھِ آسان شیٖن کہِ أسۍ تھاوو وَندَس لَگٲوِتھ تِم سَبزی وَوَو أسۍ تِم بیول تاکہِ تِم گژھن مارٕچ اپریلَس تام تَیار پَتہٕ ییٚلہِ شیٖن وَتھِ پَتہٕ ہٮ۪کَو تٔمَے پھرِتھ ہیٚکَو باقٕے زٔمیٖنَس لٲگِتھ یِم چھِ اَسہِ تھٲومٕتۍ بیٚیہِ چھِ اَمہِ بغٲر ییٚتہِ یِم تھٲومٕتۍ چھِ یِم جانور سٔٹوکٔس یِم چھِ جانور وانور چھِکھ تھٲومٕتۍ یعنی کہِ اَگر کٲنسہِ شوق آسہِ گَبہِ رَچھنِچ تیٖر رَچھنہِ تِم چھِ ییٚتہِ مہَیا بَرابر ہایبرڈ چھِ تِم تِمَو منٛز تہِ چھِ یِم کران کٲم تِم دِنۍ یِم دہ پَتہٕ وَنَن یِم دہ وٲلِو نَکھٕ پٔتھۍ پوٚنسَن چھِنہٕ دِوان کیٚنہہ نہ نَکھٕ چھِ پیوان والٕنۍ تہٕ تِمَن چھُ پَتہٕ یہِ گژھان ییٚلہِ بَڑان چھِ نَسٕل پَتہٕ چھِ تٕم دہ پیوان واپَس کرٕنۍ گوٚو یِم چیٖز تہِ چھِ ییٚتہِ یِمَو تھٲومٕتۍ بیٚیہِ یِمو اَمہِ بغٲر بیٚیہِ تھوومُت کہِ اَتھ کیاہ وَنان دانہِ بیول اَگر کانہہ دانہِ بیول اَگر زٔمیٖن کَنالَس آسَن نیران کوینٹَل تہِ کوینٹَل ژور یہِ دانہِ تہٕ یِمَو چھُ سُہ بیول تھومُت ییٚمہِ سۭتۍ سُہ پٲداوار ہُرِ بیٚیہِ آسہٕ واریاہ اَصٕل تہٕ بیٚیہِ آسہِ جِنٔس تہِ اَصٕل تِم چیٖز تہِ چھِ ییٚتہِ ؤنکیٚنَس موجوٗد روٗلر ایریازن منٛز واریاہ سَپوٹ چھُ مِلان اَمہِ اٮ۪گرِکَلچَرُک یُس یِمَو کھوٗلۍمٕتۍ چھِ سٔٹور تِمَو سۭتۍ چھُ اَسہِ واریاہ مدد مِلان یا اَگر کانہہ کٲنسہِ آسہِ کٲنسہِ کیٚنہہ ٹوٗل ضوٚرتھ مِشیٖن آسہِ ضوٚرتھ اٮ۪گرِلَچر خٲطرٕ ٹیکٹر آسہِ ضوٚرتھ سُہ چھُ اَسہِ سَبسِڈی پٮ۪ٹھ اَتہِ مِلان یا ٹیکٹر بغٲر اَگر کٲنسہِ کَٹر آسہِ ضوٚرتھ یُس گاسہٕ آسہِ ژَٹان اَگر باغَس گاسہٕ آسہِ ژوٗرامُت کیٚنہہ آسہِ اَنُن سُہ چھُ اَسہِ مِلان تٕم چیٖز چھِ اَسہِ مِلان سَبسِڈی پٮ۪ٹھ یا یِتھے کَنۍ باقی تِمَو سَبسِڈی تھٲومٕژ کھاد دَوا چھِ یا یِتھۍ چیٖز چھِ مِلان خٲلی چھِ گژھٕنٕچ ضوٚرتھ آسان تور تہٕ أڑۍ چھِ گژھان أڑی چھِنہٕ ہٮ۪کان گژھِتھ کیٚنہہ پَتہہ تہِ چھِ نہٕ اَڑین لَگان کِہیٖنۍ گوٚو واریاہ مُہِم یِم فیسَلٹی چھےٚ گورمینٹَن اَسہِ تھاومَژٕ یِم تِم ییٚمہٕ سَپوٹ چھِ کران أکِس اٮ۪گرِکَلچَرَس یِم بِزنِس چھَکھ تھاومَژٕ کہِ لُکھ کٔرٕنۍ یِن برونہہ کُن یِم کٔرٕنۍ یِم بِزنِس یِتھے کَنۍ باقٕے چیٖز اَگر کانہہ بیکار چھُ یہِ نِیِن ٹیکٹر یہِ چَلٲوٕنۍ یہِ زیٖنِن رۄپیہِ دہ یا یِتھے کَنۍ اَگر کانہہ بیکار چھُ یہِ أنِن تیٖر یہِ رٔچھِن پَتہٕ وٲلِنۍ نَکھٕ تہٕ باقٕے بَڑیس یِتھ کَنۍ چھُ بَڑان یِتھے کَنۍ چھُ باقین باقین ٹوٗرزِمہٕ حِسابہٕ تَمامَن منٛز چھِ فیسلٹی ؤنکیٚنَس موٗجوٗد دٔستِیاب